سانہِ ہمسایِگی منٛز یِم پانٛژھ نفر روزان چھِ تِمَن منٛز چھِ محمد سُبحان رٲتھٕر طارق احمد نایکوٗ محمد سُبحان شاہ امتیاز احمد بَٹ محمد اَشرف رٲتھٕر غلام قٲدِر خان